وعلیکُم السلام رٔیٖس احمد بہٕ چھُس مےٚ چھُ ناو راقب محمد تہٕ بہٕ چھُس روزان کیلم بوسگام یُس کۄلگامیُک اکھ یہِ چھُ گام چھُ تہٕ اگر مےٚ تعلیٖم ہٕنٛز کتھ کرٕ مےٚ چھُ کوٚرمُت بی ٹیٚک میکینِکل اِنجیٖنَرگ منٛز گۄڈٕنِچ یۄس تعلیٖم ٲس مےٚ ٹینتھس تانۍ سۄ کٔر مےٚ لیٖڈس کانویٚنٹ سکوٗل تَتہِ پؠٹھ گوٚوُس بہٕ ہایر سیٚکنٛڈری سکوٗل کیلم ییٚتہِ مےٚ ٹُویلتھٕ کوٚر تمہِ پتہٕ دیُت مےٚ جے ای مینٕز ایٚگزام تہٕ تتھ ایٚگزامس منٛز گٔے مےٚ سِلیٚکشن تہٕ پتہٕ گوٚوُس بہٕ یوٗنیورسٹی آف کشمیٖر تہٕ تَتہِ کٔر مےٚ انجینیرنگ میکینِکل اِنجیٖنرِنٛگ کٔر مےٚ تتہِ تمہِ پتہٕ کٔر مےٚ کٲم تَمہِ پَتہٕ اوسُس بہٕ گورمنٹ یِمن جابن خٲطرٕ پریپریشن کران تہٕ وٕنکیٚن تہِ چھُس بہٕ امے خٲطرٕ تیٲری کران